سلام علیکُم آ بٕے چھُس تُہۍ ما چھِو تُرٕنۍ ترٛیش چٮ۪وان زیادٕ نہَ نہَ اتھ گٔے وُشِنۍ ترٛیش چیٚنۍ کیٛاہ چھُو زُکام چھا تپھ چھا آ فِلحال کیٛاہ دَوا کھیٚیِو تُہۍ ییٖزیٚو صُبحَس کِلنٕکَس پٮ۪ٹھ وَلہٕ ییٚتی وُچھٕ بہٕ وَلہٕ توٚتتھے آ صُبحٲے ییٖزیٚو